وعلیکُم سلام آ بیٹا ٹھیٖک پٲٹھۍ چھِو اَصٕل پٲٹھۍ چھِو اَہَن حظ شُکُر اَصٕل پٲٹھۍ اَہَن حظ ؤتھِو ؤلِو آ بِلکُل بِلکُل ؤنِو ؤنِو کیٛاہ دٔلیٖل چھِ خٲریتے چھا اَدٕ سا ٹھیٖک ٹھیٖک کیٛاہ تۄہہِ کیٚاہ چھُو ناو تہٕ رول نمبر کیٚاہ چھُو ٹُونٹی وَن اَچھا تۄہہِ کیٚاہ دٔلیٖل چھَو کشمیٖری چھُو نا اَصٕل پٲٹھۍ تگان سمجھ چھُو نا تران ٹیٖچرٕ سُنٛد کہیٖنٛۍ لٮ۪کھُن چھُو نہٕ تگان کہیٖنٛۍ نہٕ تۄہہِ اوسوٕ تُہۍ کٔتھ کٕلاسسس چھِو وُنکٮ۪ن پران تۄہہِ اوسوٕ اَمہِ برٛونٛٹھ مطلب کشمیٖری اوسوٕ تۄہہِ آ سکوٗ لس منٛز کِنہٕ نہٕ

ٹھیٖک ٹھیٖک اَو اَچھا اَچھا ٹھیٖک تۄہہِ چھُو ؤرٕک بُک چھَو تۄہہِ لیٖچھمٕژ اَتھ رِلیٹِڈ کشمیٖریس منٛز چھِ نا لٮ۪کھان یِتھٕ کٔنۍ سۅ اُردوس منٛز ٲسۍ لٮ۪کھان اَگر نہٕ تتھ منٛز اُردو کٮُ۪تھ چھُو تۄہہِ اُردو چھُو تۄہہِ اَصٕل کشمیٖریَس منٛز لٮ۪کھنس منٛز گژھان دِقعت ناو پنُن چھُو تۄہہِ کشمیٖری پٲٹھۍ تگان لٮ۪کھن ناو چھُو تۄہہِ پنُن تگان کشمیٖری پٲٹھۍ لٮ۪کھن اَچھا ٹھیٖکھ تُہۍ کٔرۍزیٚو اَکھ کٲم تُہۍ واریاہ زیادٕ کمزور کیٚنٛہہ چھُ نہٕ پرواے تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشن کِہیٖنٛۍ نہٕ بہٕ ہاوو تۄہہِ پانے یہ تُہۍ کٔرۍزیٚو اَکھ کٲم تُہۍ کٔرۍزیٚو کٲم تُہۍ أنۍزیٚو کشمیٖری سۄ ؤرٕک بُک چھِ اَکھ یِوان تتھ پٮ۪ٹھ چھُ آسان لفٕظ لٮ۪کھِتھ اکھ زن چھُ ألِف چھُ بے چھُ چھُنا امیُک آسان الگ آسان لٮ۪کھِتھ سۄ چھِ گۄڈٕ تۄہہِ لٮ۪کُھن گَرٕ پوٗرٕ کمپُلیٖٹ کَرُن ٹھیٖک چھا تُہۍ گٔژھۍزیٚو سیوٚد سُہ چھُو علی اینٛڈ سَنٕز چھُو لال چوکہٕ بُک سیلر ٹھیٖک چھا تِمن نِش گٔژھۍزیٚو تِمن ؤنۍزیٚو مےٚ گژھِ کشمیٖری بُک یِتھٕ کٔنۍ میٛٲنۍ دیٖزہوکھ ریفرنس یِتھٕ کٔنۍ چھَس بہٕ یٚتہِ سکوٗلہٕ پٮ۪ٹھٕ ٹیٖچرن سوٗزنَس بہٕ تہٕ تتھ پٮ۪ٹھ کٔرۍزیٚو تُہۍ کٲم تُہۍ لٮ۪کھۍزیٚو سۅ پوٗرٕ کِتاب لٮ۪کھۍزیٚو تُہۍ گرِ کٔرۍزیٚو تُہۍ پرٛٮ۪کٹِس گۄڈٕ ٹھیٖکھ چھا یُتھے تُہۍ اتھ پرٛٮ۪کٹِس کٔرِو نا تَمہِ پتہٕ کٔرو بہٕ کٲم بہٕ دِمہو تۄہہِ کیٚازِ کہِ سکول ٲسِو تُہۍ گژھان تتہِ آسوٕ نہٕ تۄہہِ ٹایِم وایِم یِوان کہیٖنٛۍ نہٕ بہٕ دِمہو تۄہہِ آن لاین کٕلاسِز آنا لاین دِمہو بہٕ تۄہہِ شامن أڈِس گٲنٛٹس کٕلاس تَمہِ وِز آسو بہٕ تۄہہِ پرٕناوان سُہ پوٗرٕ چھُ نا ٹھیٖک زوٗم زوٗمس پٮ۪ٹھ دِمہو بہٕ تۄہہِ کٕلاس کیٛاہ مگر تُہۍ کٔرۍزیٚو اَکھ کٲم تُہی چھُو نا وۄنۍ اکُوے بیٚیہِ چھا کٲنٛسہِ دِقعت یِوان کِنہٕ تۄہۍ یٲژ چھَو بیٚیِس تہِ یوان دِقعت کیٚنٛہہ چھُ نہٕ پرواے تُہۍ کٔرِو کٲم تُہۍ سومبرِو لگ بگ بہٕ چھَس شٮ۪ن منٛز پرناوان گرٛوٗپس منٛز ٹھیٖک چھا شےٚ سوٚمبرِو تُہۍ تُہۍ سوٚمبرِو شےٚ بیٚیہِ چھُو فیٖس تہِ روزٮ۪و اَتھ الگ مگر یہِ چھُنا پرٛیویٹ پرناوُن اَتھ روزٮ۪و الگ فیٖس

صحیع صحیع پوٚز کَتھ چھِ تۄہہِ کوٚروٕ اَصٕل کیٚنٛہہ چھُ نہٕ پرواے تُہۍ کٔرۍزیٚو بہٕ سوزہو یہِ کہِ نمبر بیٛاکھ تتھ پٮ۪ٹھ کٔرۍزیٚو مےٚ تُہۍ میسیج ٹھیٖک چھا بہٕ ؤنہو پتہٕ باقٕے سورُے تٔتھۍ پٮ۪ٹھ ٹھیٖک چھا چلو چلو ٹھیٖک چھُ بِہِو خُدایس حوال اسلامُ علیکُم وعلیکُم سلام